مےٚ کوٚر پَنُن دۄیِم پرٛوڈَکٹ ییٚمی وٮ۪بسایٹہِ پٮ۪ٹھ آرڈَر مگر آز گٔیَس نہٕ بہٕ خۄش کِہیٖنۍ تِکیٛازِ یُس پرٛوڈَکٹ مےٚ نِش ووت یہِ اوس خراب گوٚمُت یہِ اوس پھٕٹمُت یُس پرٛوڈَکٹ مےٚ آرڈَر اوس کوٚرمُت تہٕ اَمہِ حساب باسیو مےٚ یَتَن یٚہِنٛز سٔروِس کمزور تہٕ یِمَن پَزِ پَنٕنۍ سٔروِس بہتر بناوٕنۍ کیٛازِ أسۍ چھِ پونٛسہٕ دِوان تہٕ تورٕ تہِ گژھِ تیُتھٕے چیٖز میلُن تہٕ تَمہِ پَتہٕ تہِ کوٚر مےٚ یہِ پرٛوڈَکٹ استعمال مگر خاص باسیو نہٕ مےٚ اَتھ منٛز تیُتھ کِہیٖنۍ یُتھ اَتھ پٮ۪ٹھ دِنہٕ اوس آمُت تہٕ یہِ کَرِ یِم یِم چیٖز تِمَن چیٖزَن منٛزٕ ہٲو نہٕ تَمہِ خاص تیُتھ کِہیٖنۍ تہٕ تَمہِ حساب تہِ گٔیَس بہٕ مایوٗسٕے تَتھ پرٛوڈَکٹَس نِش تہٕ واریاہ چیٖز ٲسۍ یِمو سۭتۍ مےٚ یہِ پرٛوڈَکٹ باسیو نہٕ صحیح کِہیٖنۍ تہٕ یِمَن پَزِ یِم چیٖز پَزَن نہٕ یِمَن تیٚلہِ یِتھ کَن ہاوٕنۍ کَسٹٕمَرَن کِہیٖنۍ تِکیٛازِ یِتھ کَن چھِ کَسٹٕمَرَس دٮ۪ماغ گژھان بدل تہٕ یِمَن پَزِ پَنٕنۍ سٔروِس ٹھیٖک کَرٕنۍ